اَتھ چھِ یِوان لَگ بھگ رِستہٕ چھِ یِوان بَناونہٕ گۄشتاب چھِ یِوان بَناونہٕ ٲں یُس اسہِ کَشمیٖرُک ایٚکچؤلی ٹرٛیٚڈِشںَل چھُ ڈِش